ہیٚلو اَسلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ ٹھیک پٲٹھۍ سٲری چھو ٹھیٖک اصٕل پٲٹھۍ تُہۍ ؤنتو مےٚ حظ تُہۍ کَم چھِو یہِ چھ حظ پیرامیسی الشفا پیرامیسی اچھا ٹھیٖک چھُ ہیٚلتھ کِیر سینٹَر مےٚ حظ اوس تھوڑا رِلیٹِڈ مےٚ حظ چھِ ؤنِو کیٚاہ حظ اہن حظ بِلکُل پرٛابلِم حظ چھِ اَمیُک بہٕ چھَس دپان یہِ پرٛابلِم گٔژھ مےٚ رِکَوَر گژھٕنۍ مےٚ حظ چھِ تھوڑا حظ میادَس کَران تھوڑا پین وین بیٚیہِ حظ چھِ مےٚ تھوڑا اُلٹی نوشیا وومِٹِنٛگ باسان بیٚیہِ حظ چھِ مےٚ ڈِزینیٚس باسان مطلب گیوٗر ہیٚو

ٹھیٖک ٹھیٖک

کِہیٖنۍ نہٕ ٹھیٖک حظ ٹھیٖک کیٚنٛہہ نہ حظ چھُ نہٕ نہ حظ بہٕ چھَس دپان امہِ برونٛٹھ حظ گَٔیس بہ أکِس جایہِ مگرے مےٚ گٔے نہٕ وارہَن جایَن حظ پانٛژَن شین جایَن مگر مےٚ گٔے نہٕ ٹوٹَلی یتھ فرکھ کِہیٖنۍ نہٕ ونۍ حظ چھَس بہٕ تۄہہِ رِکیٚوسٹ کَران مطلب کہ اگر تُہۍ مے کُنہِ ٹایپُک ٹرٛسٹ دِیِو تیٚلہِ حظ ہیکہٕ یہِ کنٹِنیوٗ اور تٔرِتھ تیٚلہِ حظ ہٮ۪کہٕ بہٕ اور وٲتِتھ اَہن حظ آ

اَہَن حظ آ ٹھیٖک حظ چھُ کیٚنٛہہ نہ حظ چھُنہٕ پَرواے تہٕ مےٚ ؤنۍ تو تُہۍ یہِ تُہۍ کہِ کَمہِ وارِ مطلب کَمہِ ڈیٹ چھُو تُہۍ اَتہِ آسان تہٕ ٹھیٖک حظ اَہن حظ سَنڈے اِز ہولی ڈے تَمہِ دۄہ چھِ آسان ہولی ڈے تہٕ تَمہِ موٗجوٗب چھُ آسان اچھا اَسہِ مِلنہٕ اَتہِ آن ٹایمے ڈاکٹَر مطلب ڈاکٹٲرٕس آسنہ اَتہِ ایویلیبٕل پرٛٮ۪تھ کانٛہہ اَتہِ ما چھِ پیٚوان اپۄیِنٛٹمنٹ ویٚۄیِنٛٹمنٹ رَٹٕنۍ اچھا ٹھیٖک بہٕ بیٚیہِ حظ چھِ مےٚ ییٚتٮ۪ن حظ ہَمساے کورِ اَکھ زٕ تہِ یِم تہِ حظ چھِ وَنان دَپان چھِ أسۍ تہِ اَسہِ تہِ چھِ تھوڑا مَس چھُ اَڑٮ۪ن نیٖرِتھ ژَلان اَڑٮ۪ن حظ چھِ تھوڑا سِکِنَسٕے پانَس پرٛابلِم رف سِکِن چھَکھ بَنان یِم تہِ حظ چھِ وَنان أسۍ گژھوٗ اوٗرۍ بہٕ حظ چھَس مگر وٕچھان تِم حظ چھَس بہٕ دَپان اگر مےٚ رِکَوری آیہِ تہٕ تیٚلہِ وَنہٕ بہٕ تِمَن تہِ

اچھا ٹھیٖک حظ چلو ٹھیٖک حظ چھُ اَہن حظ سایڈ اِفیٚکٹٕس گژھن نہ دَوہَس آسٕنۍ کیٚنٛہہ چلو ٹھیٖک حظ چھُ بِہِو حظ تیٚلہِ خۄدایس حوال تیٚلہِ حظ کَرو أسۍ آتھوَارِ دۄہ أتے کتھ اَسلامُ علیکُم